ٹٮ۪کنالجی سۭتۍ چھِ سون اِنٹریکٹ کَرنُک طریٖق واریاہ چینٛج گژھان ٹٮ۪کنالجی چھِ ٹٮ۪کنالجی أنۍ اَسہِ لُکَن واریاہ کٕلوز مگر ایٹ دَ سیم ٹایم کٔرۍ ٹٮ۪کنالجی أسۍ اَ پنٛنہِ فیملی نِش واریاہ دوٗر ٹٮ۪کنالجی چھِ واریاہ زیادٕ فٲیِدٕ مگر ایٹ دَ سیم ٹایم فٲیِدٕ کھۄتہٕ زیادٕ چھِ اَتھ نۄقصان سو یوٗتاہ سوشَل میٖڈیاہَن اَسہِ فٲیِدٕ دیُت تَمہِ کھۄتہٕ زیادٕ دیُت تٔمۍ اَسہِ نۄقصان سوشَل میٖڈیاہَس سۭتۍ چھُ سانہِ ہٮ۪لتھِ پٮ۪ٹھ تہِ اثر پٮ۪وان ایٹ دَ سیم ٹایم سٲنِس یِتھ کَنۍ أسۍ اِنٹرٛیکشَن ٲسۍ گَرٕوالٮ۪ن سۭتۍ کَران تیُتھ روٗد نہٕ وۄنۍ کِہیٖنۍ تہِ یہِ گۄڈٕ سِسٹَم اوس سُہ چھُنہٕ وۄںۍ کِہیٖنۍ ٹٮ۪کنالجی أنۍ اَسہِ لُکَن واریاہ دوٗر سپوز کانٛہہ چھُ اَبرٛوڈ پَران سُہ ہیٚکہِ پنٛنہِ فیملی سۭتۍ واریاہ اَصٕل پٲٹھۍ اِنٹریک کٔرِتھ تِم چھِ واریاہ زیادٕ ویز اِنٹریک کَرنٕکۍ پنٛنہِ فیملی نِش مگر یوٗتاہ کٕلوز أمۍ أسۍ لُکَن نِش نی تیوٗتاہ دوٗر کٔرۍ أمۍ اَسہِ پنٛنہِ فیملی نِش تِکیٛازِکہِ سٲری چھِ اَزکَل أتھی پٮ۪ٹھ آسان بیٚیہِ چھِ اَمِکۍ کینٛہہ یِم نۄقصان